ہیٚلو اسلام وعلیکُم آ تُہۍ چھِو حظ آ کاے یِم ٹیٛوٗشَن پیٚٹھ کاے آہَن حظ أسۍ حظ چھِ ییٚتہِ اَنَنتہٕ ناگ ڈِسٹرٛیکٹہٕ پیٚٹھ اسہِ حظ ٲس تۄہہِ سۭتۍ یہِ کَتھ کَرٕنۍ زِ اَسہِ اوس اَتھ کوچِنٛگ سیٚنٹَرَس منٛز شُرۍ پَران آ تِمَن حظ چھِ اَز آ چھُٹی آ تُہۍ ؤنۍتَو مےٚ اَز چھا حظ مےٚ دوٚپ أسۍ کَرو تۄہہِ سۭتۍ کَنٹیٚکٹٕز أسۍ کَرو کَنفٕرٕم تُہۍ چھِ حظ اَز چھُٹی تٔمِس حظ گٔے وارِ زٕ ترٛےٚ دۄہ گٔے تٔمِس گَرے تہٕ اسہِ دوٚپ تُہۍ کٔرِو أسۍ کَرو تۄہہِ سۭتۍ کَنٹیٚکٹہٕ زِ تِمَن چھِ حظ پوٗرٕ چھُٹی تِکیٛازِ تٔمِس اسہِ دوٚپ مطلَب أسۍ ہیک کَرو فون تِمن چھا پٔزۍ پٲٹھۍ چھُٹی کِنہٕ آہَن حظ تٔمۍ حظ ووٚن اسہِ یہِ دوٚپُن اَسہِ چھِ چھُٹی کیٚنٛژو دۅہو پیٚٹھ اس اسہِ دوٚپ أسۍ تہِ کَرو وۅنۍ کَنفٕرٕم تۄہہِ سۭتۍ تِمَن چھِ حظ پٔزۍ پٲٹھۍ چھُٹی کِنہٕ تِم چھِ یِہےَ اَپزُے وَنان آہَن حظ اسہِ تہِ دوٚپیٛاو دوٚپیٛاو یہِ أسۍ وُچھَو وۅنۍ تۄہہِ یہِ اگر تۄہہِ کوچِنٛگ چھا یلےَ تہٕ تِمو ٲسۍ نہٕ یہِ سُہ اوس نہٕ مانانٕے اسہِ سکوٗل یُن اور کٕلاس اوس نہٕ یہِ دَپان اسہِ چھِ چھُٹی اَسہِ دوٚپ خَبَر کیٚنٛہہ نَتہٕ کیٚنٛہہ چھِ دٔلیٖل تہٕ أسۍ وُچھو تۄہہِ سۭتۍ أسۍ کَرو تۄہہِ سۭتۍ کَنٹیکٹہٕ أسۍ وُچھو یہِ پوٚز چھا أسۍ کَرو کَنفٲرم آ تُہۍ ؤنِو اچھا تیٚلہِ آ مطلَب آ تُہۍ ٲسۍزیٚو تِہٕنٛز ایٹیٚنٛڈیٚنٕس ٲسۍزیٚو مَطلب ریگیٛوٗلَر بیسٕز پیٚٹھ چیک کَران تہٕ اسہِ ٲسۍزیٚو اَپ مَطلَب اِنفارٕم روٗزۍزیٚو اسہِ کَران زِ اَسہِ ما چھِ پتاہ أسۍ ما ہیٚکو وۅنۍ دۅہے دۅہے وٲتِتھ اَسہِ ما چھِ پتاہ أسۍ چھِ ریٚتَس منٛز اَکہِ لَٹہِ چھِ أسۍ یِوان اور تہٕ اَسہِ ما چھِ دۅہے دۅہے پتاہ آسان تِم چھا گَژھان سکوٗل یا کیٛاہ چھِ کَران تِم چھا کٕلاسَس تِمَن حظ ٲسۍزیٚو اَتہِ نَظر تھاوان آہَن حظ تہِ حظ چھُ پوٚز سُہ پَرُن چھُ آسان محنَت چھِ آسان شُرِس پانَس تام لیکِن اَتہِ ٲسۍزِہوکھ تھوان نَظر مَطلَب پَرن چھا اَصٕل پٲٹھۍ یہِ وۅنۍ ایٹیٚنٛڈٮ۪نٕس ٲسۍزِہوکھ اَتہِ ریگیٛوٗلَر بیسَن پیٚٹھ چیک کَران اَدٕ حظ شُکرِیا اَدٕ حَظ شُک